یُس مےٚ اوترٕ ہَِیر کنٛڈٕشِنر انے نہَ حظ سُہ حظ اوس واریاہ خراب مےٚ حظ اوس اَمہِ برٛونٛہہ تہِ اونمتھ سُہ اوس واریاہ اَصٕل یُس مےٚ اَز چھِس یوٗز کَران مےٚ حظ گوٚو مَس خراب میٛون مَس چھُ باسان تٮُ۪تھ عجیٖبٕے جنٛدٕ ہیٛوٗ مےٚ چھِ واریاہ پرٛابلم گژھان مَستس تَمہِ سٍتۍ مےٚ گوٚو واریاہ زیادٕ عذاب مےٚ چھِ مَس ژلان نیٖرِتھ مےٚ چھُنہٕ بنان کنگو تہِ والُن کِہیٖنٛۍ نہٕ ییٚمہِ سٍتۍ مےٚ مَس گوٚو واریاہ خراب وۅنی چھَس بہٕ گُذٲرِش کَران یمن زِ یُتھ ہسا گژھِ نہٕ چیٖز تھاوُن بازرس منٛز کِہیٖنٛۍ تِکیٛازِ مےٚ گوٚو مَس تباہ میٛون مےٚ چھُ مس ژلان نیٖرِتھ مےٚ رٕنیو سورُے مس مےٚ چھُ یوان سورُے اَتھِ